ستھ شےٚ زٕ ساس زٕ پانٛژھ نو زٕ ساس کُنوُہ سَتھ ٲٹھ زٕ ساس اَکوُہ پانٛژھ ژور زٕ ساس وُہ سَتھ زٕ زٕ ساس زٕتووُہ